ہیٚلو اسلام علیکُم آ ٹھیٖک تُہۍ چھُوا ٹھیٖک بہٕ حظ چھُس سری نگرٕ پیٚٹھٕ ییٚتہِ حظ تہٕ بہٕ آس راتھ تُہٕنٛدِس اَتھ دُکانس پیٚٹھ تُہۍ چھُو دُکان شاپ کیٖپر تہٕ تُہۍ چھُو یہِ کِریانہٕ دُکان مےٚ ؤنۍتَو اکھ کتھا خۄداے سٕنٛدۍ پاسہٕ بہٕ آس اَزتام تۄہہِ نِش لگ بگ چھُ مےٚ یہِ ژوٗرِم چکر گۄڈنِکۍ چکرن نیٛوٗ مےٚ تۄہہِ نِش سٔرف صابن تہٕ بہٕ ووتُس گرٕ تہٕ گرِ کیٛو کٔر صحیح بے عزتی تَتھ پیٚٹھ دوٚپکھ ہے یہِ کیٛاہ چھُتھ ژےٚ اوٚنمُت اورٕ سۅ ٲس رب سیٚود مگر رب کیٛاہ مطلب سۅ أس نہٕ اگر سۅ پَلوس دِمہٕ ہاو تہِ پیٚٹھٕ تہٕ بِلکُل اوس نہٕ کہیٖنٛۍ اثر گژھان مےٚ دوٚپ ٹھیٖک چھُ مطلب آسہِ کیٚنٛہہ اَتھ منٛز مسلا وسلا کیٚنٛہہ کمپٔنی ہُنٛد آسہِ کیٚنٛہہ تہٕ دوٚیِم ٹٔرٕن سُے چھُ تُہۍ بوٗزِو تُہۍ بوٗزِوتُہۍ بوٗزِو گوٚو گۄڈنیُک چیٖز یہِ مےٚ دوٚپ آسہِ کمپٔنی ہُنٛد کیٚنٛہہ فالٹاہ والٹاہ تہٕ اور چھُنہٕ پیٚوان گژھُن گرِ کیٛو تہِ کوٚر صحیح بے عزتی ویزتی پتہٕ سمجھأے مےٚ تِم أڈۍ تہٕ گوٚو سُہ مۅکلیٛو سُہ مسلہٕ تہٕ دوٚیِم چیٖز گوٚو دوٚیمہِ لٹہِ گوس بہٕ آس بیٚیہِ بہٕ تُہٕنٛدِس دُکانس پیٚٹھ تہٕ اَمہِ وِزِ أنۍ مےٚ مصالہٕ وصالہٕ مصالہٕ واتنأے مےٚ تہٕ بیٚیہِ گٔے سۅے بےٚ عزتی گرِ ہے دوٚپُکھ ہے مرژٕوانٛگن چھُ سیوٚدُے سیرِ چوٗنہٕ لیٚدٕر چھِنہٕ رَٹان رنٛگٕے تہٕ ترٛیٚمہِ لٹہِ تہِ اوٚن مےٚ بیٛاکھ چیٖز کیاہتام بیٛاکھ ایٹم مےٚ چھُنہٕ یہِ یاد کیٚنٛہہ یہِ کیٛاہ ایٹم اوس مےٚ باسان اَمہِ ساتہٕ اوس شاید اوٹ شاید چھُنہٕ پوٗرٕ یاد کیٚنٛہہ آ اوٹ اوٹ اوٚن مےٚ اَمہِ ساتہٕ آ اوٹ واتنوو مےٚ سُہ گرٕ بِلکُل اوس سُہ باسان سُہ اوس باسان بِلکُل یہِ چھُ یہِ ہسا سُہ رَبر چھُنا آسان رَبر برابر اوس سُے تہٕ مۅکلیٛو یہِ اکھ قٔسطہٕ تہِ گٔے بیٛاکھ بے عزتی ژوٗرِم ٹایم ییٚمہِ ٹایمہٕ دوٚپ مےٚ مےٚ دوٚپ نہَ لاسٹہٕ ٹایمہٕ وُچھو أسۍ یہِ چھا سورُے کارخانہٕ ہِوُے کِنہٕ یہِ چھُ یہِ چھا میٚے گژھان کیٚنٛہہ گژبڑ کِنہٕ یہِ چھُ کیٛاہ حِساباہ چھُ یہِ ژوٗرۍمہِ لٹہِ کٔر مےٚ کأم بہٕ ووتُس تُہٕنٛدِس دُکانس پیٚٹھ مےٚ اوٗن توٚمُل زٕ دۄہ گٔے منٛزٕ خبر تۄہہِ آسوٕ یاد زٕ دۅہ برٛونٛہہ اوٚن مےٚ توٚمُل توٚملہٕ کۅنٛٹل اوٚن مےٚ تۄہہِ نِش بہٕ ووتُس گرٕ سُہ اوس برابر پلاسٹِک مطلب آبس منٛز أسۍ ترٛاوان توٚمُل سیوٚد چھُ کھسان مےٚ چھُ تَتھ ویٖڈیو بنوومُت تہٕ اگر تُہۍ ؤنِو بہٕ کرن اَپ لوڈ وُنۍ سوشل میڈیاہس پیٚٹھ یا ایف آے آر کرٕ بہٕ درٕج تہٕ پتہٕ چھَو پیی تۄہہِ کیٛاہ چھُ گژھان از کٲژاہ بدنٲمی چھِ گژھان یا کٲژاہ ہے کمپٔنی ہُنٛد فالٹ ہَے چھُ ہَے کمپٔنی ہُنٛد فالٹ چھُ پوٚز أکِس چیٖزس پیٚٹھ ژور ایٹم أنۍ مےٚ چانہِ دُکانہٕ پیٚٹھ ژٕ چھُکھ ونان پرٛتھ کُنہِ ایٹمس ژےٚ چھُے ہُو ژےٚ چھُے مےٚ چھِ کمپٔنی ہُنٛد فالٹہٕ پرٛتھ کُنہِ ایٹمس کتہِ آسہِ کمپٔنی ہُنٛد فالٹہٕ اَکہِ لٹہِ گوٚو پوٚزُے دۄیہِ لٹہِ گوٚو پوٚزُے ترٛیہِ لٹہِ تہِ گوٚو پوٚزُے اَتھ چھُنہٕ کٕہٕنۍ چیٖز گژھان یہِ چھُ سورُےکارخانٕے ژےٚ ڈُپلی کیٹے اَتھ کٔژ چیٖز گژھِ اکھ چیٖز ہسا اکھ چیٖز یہِ چھُ ژوٗرِم ٹٔرٕن مےٚ از مےٚ چھُنہٕ گرِ دِوان اَژنے اگر مےٚ پانٛژن رۄپٮ۪ن ہُنٛد چیٖز آسہِ آنُن گرِ یا گنٛدک ڈیٚبۍ آسہِ اَنٔنۍ مےٚ چھِ دپان گرِگۍ ہے نہَ أسۍ انو پانے ژےٚ چھُے نہٕ تگان انہٕ نُے یہِ گٔے شُرۍ گی یہِ چھا کران نہَ نہَ یہِ گٔے نہَ یہِ چھا کران تُل سا تُل مےٚ سا تگہِ وۄنۍ سورُے بیٚہہ سا رۅبس حوال تَتھ ہیٚککھ نہٕ ژٕ کہیٖنٛۍ کٔرِتھ ژٕ کر کأم بہٕ واتے پگاہ دُکانس پیٚٹھٕے ہَے ژٕ بوز کتھ یورٕچ بہٕ واتے دُکانس پیٚٹھ أتۍتھٕے کرو حِساب بہٕ ہیٚکے نٔہ کہیٖنٛۍ کٔرِتھ بہٕ چھُس دپان مےٚ تُل یُس تہِ یُس تہِ مےٚ سامان تُل سُہ چھُ یُس تہِ مےٚ سامان تُل ژےٚ نِش ہَے بوز حظ ژٕ کران اورٕ پنہٕ نُے حِساباہ ونان یُس تہِ مےٚ سامان ازتام ژےٚ نِش تُل اَزتام سُہ تُل مےٚ جینون ریٹن پیٚٹھ ٹھیٖک چھا تہٕ مگر یُس یُس سامان اوس سورُے سُہ اوس سورُے خراب اَکہِ لٹہِ گوٚو پوٚزُے دۄیہِ لٹہِ گوٚو پوٚزُے ترٛییہِ لٹہِ تہِ گوٚو پوٚزُے ژورِ لٹہِ مطلب اوٚن مےٚ سامان تہٕ ییٚمہِ لٹہِ تہِ خراب تُہۍ ؤنِو مےٚ اَتھ کیٛاہ ؤنِو تُہۍ مےٚ مےٚ چھُ یہِ کہِ ویٖڈیو بنوومُت تُہۍ کٔرِو کأم یِتھٕ پٲٹھۍ ہیٚکو نہٕ یہِ ڈِسکس کٔرِتھ کِہیٖنٛۍ بہٕ ہاوے ژےٚ ویٖڈیو صُبحن دُکانس پیٚٹھ أتۍتھٕے تہٕ أسۍ کرو أتۍتھٕے کتھ یہِ مےٚ لایق گرٕیُک مےٚ لاین گرٕکۍ اور تُل سا تُل سا تُل سا صُبحن یِمو اوٚتتھٕے وُچھ سا أمۍ دِتی پونٛسہٕ نقدی امی محلٕکۍ بوٗزتھٕ